سلام علیکُم آ آ شُکُر حظ تُہۍ چھِو حظ ٹھیٖک کٕم حظ چھِو کَران عرض اَچھا اَچھا رُقیہ جی تُہۍ چھِو حظ ٹھیٖک صحت چھُ حظ ٹھیٖکٕے ہَے بڑے دِنوں بعد پیٚیہِ حظ أسۍ یاد آ بہٕ چھُس عام دُکانٛدار تُہۍ چھِو حظ ٹھیٖک آ شُکُر حظ کٔرو حُکُم خٲرتھ چھُ حظ آ دُکانسٕے پٮ۪ٹھ حظ بیٚیہِ کَتہِ آسوٕ اللہ تعالاہَن کاربار دیُتمُت آ کٔرِنۍ تُہٕنٛز مدر آے اوترٕ حظ ؤنو تۄہہِ کیٛاہ چھُو ضروٗرت حظ اَہَن حظ آ اَچھا تُہۍ چھِو حظ ٹھیٖکٕے تۄہہِ چھُ وۅنۍ تہِ ضروٗرت تہٕ یوٗریا تہِ آ پۅ پۅٹاش تہِ تھاوَو حظ پۅٹاش تہِ چھُو ضروٗرت تُہۍ چھِو پَنُن برینٛڈ تہِ اَلبَتہ تۄہہِ کٔژ حظ بۅہرِ چھَو ضروٗرت سُہ حظ چھِ مےٚ پَتاہ تٔمِس چھُ نیران وارٕکار تہٕ بہٕ بہٕ اوسُس وَنان مَطلَب وۅنۍ کوتاہ اَز کوٗتاہ چھُ ضروٗرت یِتھٕ پٲٹھۍ اَچھا باہ باہ بۅہرِ پرٛتھ کُنہِ مَنٛز ہا بہٕ سوزٕ حظ اوٗرۍ یہِ کِنہٕ بہٕ تُہۍ یِیِو یوٗرۍ حظ بہٕ سوزٕ گاڑِ مَنزے یورے یِہُس چھِ یہِ ریٹ تھوڑا حظ درٛۅجی تِکیٛاز یہِ چھُو پانَس پَتاہ حظ یتھ چھُ وۅنۍ اَز پرٛتھ کُنہِ درٛۅجریٚومُت حظ پَرُس نِیو تۄہہِ ہتھ رۄپیہِ حظ یہِ کِلوٗ یہِ پۅٹاش تہٕ ڈی اے پی نِیو تۄہہِ ڈۅڈ ہتھ تہٕ ہُہ نِیو تۄہہِ یِہُس گَژھِ تِمَن حظ زٕ ہتھ ہتھ پَنٛژاہ پنٛژاہ رۄپیہِ چھِ یِہُس عَلاوے حظ چلو تُہۍ حظ چھِو میڈَم تُہُنٛد چھِ پَتہے اِنشاء اللہ کانٛہہ پَرواے چھُنہٕ حظ اگر تُہۍ پانے صُبَحس کٮُ۪تھ کرو ییٚتہِ تہٕ ٹھیٖک کٲتیٛاہ وَلہٕ حظ اللہ تعالیٰ کَرِ سَہلے کَرو اوٚکُن یوٚکُن ٹھیٖک چھُنہٕ حظ اسلام علیکُم